ہِندوستانچہِ پانٛژھ سٹیٹَن ہُنٛد ناو چھُ یِتھ کنۍ زِ گۄڈنِچ دہلی دٔیٚیِم ہِماچَل پردیش ترٛیٚیِم اَروناچَل پردیش ژوٗرِم ویٚسٹہٕ بیٚنگال پوٗنٛژِم پَنجاب